ہٮ۪لو السلام علیکُم تُہۍ چھُو حظ ٹھیٖک اَہن حظ تُہۍ چھُو حظ ٹھیٖک تۄہہِ تۄہہِ کیٛاہ حظ چھُو ناو اَہن حظ بلکُل تۄہہِ چھُو آلرٮ۪ڈی تۄہہِ چھُو وٕنۍکٮ۪نَس فارَم بوٚرمُت حظ بہٕ چھَس یَہ یَژھان حظ تۄہہِ زٕ ترٛےٚ سوال پِرٛژھٕنۍ اَمہِ خٲطرٕ تاکہِ بہٕ وٕچھٕ تۄہہِ کَرو تۄہہِ تُہُنٛد ناو کھال بہٕ لِسٹَس تہٕ تُہۍ یِیِو حظ جابَس منٛز یُس یہِ کٲم چھےٚ بہٕ وٕچھٕ تُہۍ چھُوا اَمہِ خٲطرٕ صحیح کِنہٕ نَہ تُہۍ ہیٚکِو حظ مےٚ ؤنِتھ کہِ تۄہہِ کیٛاہ چھُ کوٗتَن کوٚتَن تام چھُو پوٚرمُت حظ اَہن حظ کیٚنٛہہ پرواے چھُنہٕ حظ تُہۍ چھُو وَنہِ یہِ جاب یَژھان حظ کَرُن أسۍ تۄہہِ چھِ حظ تُہۍ ہیٚکِو حظ ؤنِتھ کہِ تۄہہِ منٛز کیٛاہ خاصِیَت چھِ تِژھ أسۍ کَرو تُہی اَمہِ جابہٕ خٲطرٕ یہِ شاٹ لِسٹ

وۄنۍ زَن تۄہہِ کامہِ ہُنٛد پرٛٮ۪شَر آسیو زیادٕ تَمہِ وَقتہٕ کیٛاہ کٔرِو تُہۍ مگر اگر تۄہہِ یہِ یِژھ کٲم آسہِ کہِ یَپٲرۍ آسیو تۄہہِ گَرِ تیوٗتاہ سختی آمٕژ کہِ تۄہہِ چھُو ضٔروٗری چھُٹی حظ نِنۍ تُہۍ تَتھ مسلَس منٛز کیٛاہ کٔرِو تُہۍ تۄہہِ آسیو یَپٲری یہِ مگر کٲم تہِ چھےٚ ضٔروٗری مگر یورٕ چھِ گَرِچ پرٛابلٕم تہِ ضٔروٗری گَرِچ تکلیٖف چھِ ضٔروٗری تَتھ منٛز کیٛاہ کٔرِو تُہۍ تۄہہِ چھو چھُٹی تہِ نِنۍ مگر یورٕ چھِ کٲم تہِ تَتھ اندازَس منٛز ہیٚکِو حظ تُہۍ ؤنِتھ یہِ کیٛاہ مگر کیٚنٛہہ چھُنہٕ پرواے أسۍ کَرو تۄہہِ أسۍ کَرو تۄہہِ فون اگر تُہۍ ٲسِو اَتھ خٲطرَن قٲبِل ضٔروٗر یی تۄہہِ کال کَرنہٕ شُکریہ